آ صحیٖح کتھ اگر أسۍ شُپینہٕ کہِ ہٮ۪لتھ کِیرُک مطلب کتھ کرو سُہ چھُ تاہم واریاہ بہتر ہٮ۪لتھ کِیر سِسٹم اگرأسۍ کتھ کرو شُپین ڈِسٹکُک یُس مین ہاسپٹل چھُ سُہ چھُ واریاہو قٔسمچو ہٮ۪لتھ سٔروِزِس أکِس اِنسانس پرووایِڈ کران اگر أسۍ کتھ کرو لۄکٹِک لۄکٔٹۍ لۄکٔٹۍ سأری ہیلتھ آپریشن لۄکٔٹۍ لۄکٔٹۍ سأری علاج چھ تَتہِ پرووایِڈ گژھان باقےٕ اگر أسۍ کتھ کرو پی ایچ ای یا سب ڈِسٹِک مظلب یِم ہٮ۪لتھ سٮ۪نٹٲرس چھ یتھ منٛز سب ڈِسٹکٹ ہاسپٹل کٮ۪لر چھُ یِوان سُہ تہِ چھ واریاہ اکھ کُنہِ حدس تام واریاہ بہتریٖن ہٮ۪لتھ سٔروِس پرووایِڈ کران أکِس پیشنٹس ڈِسٹکٹ ہاسپٹل شُپین سُہ ووٚن مےٚ تۄہہِ آلریڈی سُہ تہِ چھُ واریاہ بہتریٖن سٔروِس پرووایِڈ کران ہٮ۪لتھ کِیرٕچ سٔروِس پرووایِڈ کران أکِس پیشنٹس پی ایس سی ہنجوٗرا سُہ تہِ ہسا چھُ واریاہ تاہم واریاہ اصل مطلب ہٮ۪لتھ سٔروِس پرووایِڈ کران أکِس پیشنٹس اَسہِ پزِ مطلب بوٚڑ چیٖز زانُن اصل پأٹھۍ یِم شپینس منٛز ہٮ۪لتھ سٔروِس چھ سُہ چھ واریاہ بہتر لُکن ۂنٛدۍ خأطرٕ تہٕ سانہِ خأطرٕ تہِ چھ سۄ واریاہ بہتریٖن سُہ چھ أکِس پیشنٹس اکھ اَصل سٮ۪ٹسفیکڑی سٔروِس پرووایِڈ کران